ہیٚلو اَسلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک ؤنۍ تَو حظ مےٚ یہِ مےٚ اوس یُن وۅلُر لیک پٮ۪ٹھٕ بہٕ چھُس اَکھ ٹیٛوٗرِسٹہٕ مےٚ اوس وۅلُر لیکَس پٮ۪ٹھ یُن تہٕ مےٚ اوس تَتہِ کَرُن مطلب تۄہہِ سۭتۍ یہِ مَشوَرٕ تہٕ تُہۍ کیٛاہ چھُو ہٮ۪وان بوٹَس تہٕ کۭژاہ پیمٮ۪نٛٹ چھُو ہٮ۪وان تُہۍ گھنٛٹَن دۄن گھنٛٹَن ترٛیٚن گھنٛٹَن ژورَن گھنٛٹَن

أتی اَچھا ٹھیٖک اَچھا ٹھیٖک اَچھا شےٚ ساس رۄپیہِ تُہۍ ؤنِو حظ مےٚ یہِ کَتھ اَکھ کیٛاہ چھِ اَتھ وَنان تُہۍ کٕژِ بَجہِ ٲسِو صُبحٲے اَتہِ بیٚہوان اَچھا ٹھیٖک اَتہِ چھِ آسان اَتہِ چھِ حظ واریاہ ٹیٛوٗرِسٹہٕ آسان چھِنہٕ حظ آسان یہِ بیٚیہِ وَن حظ ژٕ مےٚ یِہِ کَتھ کیٛاہ چھِ اَتھ وَنان پَتہٕ کۭتِس ٹایِم پَتہٕ کَپٲرۍ حظ چھُو تُہۍ اَتہِ نَژٕنٲوِو تُہۍ اَتہِ وۅلُر لیک مطلب سورُے کیٚنٛہہ ہٲوِو تُہۍ اَتہِ أسۍ حظ چھِ پانہٕ ییٚتہِ پٮ۪ٹھٕ سریٖنگرٕ پٮ۪ٹھ أسۍ حظ ٲسۍ کران مشوَرٕ تیٚلہِ أسۍ یِمہٕ ہاو تیٚلہِ صُبحَنَس تہٕ ژٕ کوٗتاہ کیٛاہ ریٹ ٲس اَسہِ کَرٕنۍ بوٹَس کوٗتاہ کیٛاہ ہٮ۪وان چھُو تُہۍ اَہَن حظ مےٚ توٚر یہِ سمجھ اَہَن حظ تۄتہِ حظ یِمَو صُبحَس تُہۍ ہٲوِوٕ حظ اَسہِ سورُے کیٚنٛہہ اَپٲرۍ وۅلُر لیک یا تُہۍ یہِ یہِ یٔژ نَفر آسان تہٕ کُنی ریٹ اَچھا اَچھا ٹھیٖک چھِ یہِ کیٛاہ چھِ اَتھ وَنان یہِ وۅلُر لیک یہِ اَتہِ چھِ مَزٕ چھِنہٕ حظ تیٚلہِ حظ یِمَو أسۍ ژٕ حظ تھٲوِزِ اَسہِ سُمب مطلب نمبَر رٔٹِتھ تہٕ تیٚلہِ یِمَو أسۍ پگاہ اِنشاءاللہ تہٕ اَسہِ کَرٕناوَکھ یَتھ وۅلُر لٮ۪کَس أسۍ حظ آسَو زٕ ترٛےٚ اَہَن حظ ٹھیٖک اَدٕ حظ ٹھیٖک حظ چھُ